ہٮ۪لو سلامُ علیکُم تُہۍ ٲسِوٕ حظ ٹھیٖک پٲٹھۍ اَسہِ ۂے ٹرانَس فارمَرٕے گوٚو ہُتہِ خراب اَسہِ ۂے چھِ ہُم ییٚتہِ محلہ وٲلۍ بَڑٕ پریشان گٕے اوتٕرٕے فالٹ دراو اَتھ ۂے ٹاس کہتام دراو ہے اَہَن حظ خبر اَتھ گٔے رہ ہِش ہَن ٲسۍ اَتھ کھسان ہے تُہۍ حظ چھُو نہ راتھ صُبحَس تہِ ؤنۍ وٕ یِہٕے کَتھ بہٕ سوزَن پتہٕ اَسی گٔے پرابلِم واریاہ اَسہِ ۂے چھِ واریاہ پرابلِم تۄہہِ نہٲس تھوٚپ صُبحَس تہِ کوٚر نا مےٚ صُبحَس تہِ ونمَو تۄہہِ بہٕ سوزَن نفر اَسہِ ہے پریشان گٕے اَسہِ ۂے چھِنہٕ پاورٕے أسۍ ۂے گٔے بَڑٕ ہاو بَڑٕ پریشان اَسہِ چھُ آسان واش روٗمَن خٲطرٕ چھِ آب آسان بَڑٕ پرابلِم گٔے اَسہِ چھِنہٕ بنان آبٕے آب چھُنہٕ

ہے ڈَمیج ہسا چھِ واریاہ گومُت ؤنۍ سۄ کَتہِ چھَم پتہ ڈَمیج چھُ اَتہِ مۄخصر گوٚو پاوَر یہِ چھُنہٕ کٲمٕے کران بَنٛد ہیُو أمی زَن وَلہٕ حظ تۄہہِ ونو نا اَسہِ صُبحَس تۄہہِ وونوٕ صُبحَس سوزٕوَن مگر سوٗزٕوُن نہٕ کٔہٕنۍ بہٕ چھُس پیاران اَسہِ چھِنہٕ نظری گژھان کانٛہہ اَسہِ کُس ہے سُہ ۂے واریاہ ٹایِم گوٚو أسۍ کیٛاہ کَرَو تیٖتِس کالَس سُہ چھُنہٕ خراب یہِ ۂے گۄو واریاہ ٹایِم اَسہِ ۂے گۄو بَڑٕ مُشکِل ۂے مُشکِلاتَن منٛز ۂے پھسیایہِ بہٕ چھُس محلَس منٛز ؤنۍ بہٕ چھُس پٕرزِڈَنٹ ییٚتہِ یِم چھِ مےٚ سٲری نیٚبرٕکَنہِ بہٕ کیٛاہ جواب دِوان چھُس یِم چھِ وَنان ژٕ چھُکھ وَنان صُبحَس تہِ شامَس اَسہِ نِش ۂے کانٛہہ آوٕے مگر توہہِ ؤنوٕ نا صُبحَس تہِ یہِ سُہ چھِ اوٗرۍ تۄہہِ نٔے سوٗزٕوٕے نہٕ نفر تۄہہِ کَتہِ سوٗزُو نفر یٔکیٛاہ چھِ مےٚ لُکھ نیٚبرٕ کَنہِ تِم چھِ پیاران بہٕ ژاس وٕ بہٕ اوسُس أکیٛاہ نیٚبرٕۍ کِنۍ تِم چھِ مےٚ نیٚبرٕکَنہِ پراران بہٕ چھُس تِمنٕے بہٕ ووتھُس ژوٗرِ مےٚ دوٚپ بہٕ کَرَو تۄہہِ میڑمہِ کَرٕ بہٕ فون بہٕ دَپَس اَسہِ کیٛاہ چھُو کوٚرمُت تۄہہِ مگر مےٚ چھُنہٕ باسان توہہِ کوٚروٕ کِہیٖنۍ بہٕ ۂے تنگ آس ؤنۍ بہٕ چھِ مےٚ چھِنہٕ یِمَن جوابٕے تگان وَنُن اَتھ کر حظ مہربٲنی کٔرِتھ اَتھ کر یہِ مہربٲنی نَتہٕ گژھٕ بہٕ ہیٚور کُنَتھ کھسہٕ بہٕ تیٚلہِ صُبحَس تہِ وونو تۄہہِ تۄہہِ وونوٕ صُبحَس تہِ یِہٕے بہٕ حظ چھَس صُبحَس حظ گژھِ یہِ صُبحَس گژھِ نہ سوزُک حظ یہِ تُلنو حظ مےٚ ییٚتہِ ٹرانَسفرامَر یہِ حظ چھِ بَنٛد سۄرٕے ییٚتہِ أسۍ حظ گٔے پریشان حظ گٔے أسۍ سٲری بہٕ چھُس پیاران بہٕ ۂے پیاران چھُس